کیٚنٛہہ بایکہٕ یِم مےٚ پسندیٖدہ چھِ یِمَن منٛز چھِ یِوان کواسکی ایٚچ ٹوٗ آر نِنجا زَڈ ایٚکٕس ٹٮ۪ن آر زی نایِن ہنٛڈرڈ سٕپلیٚنڈَر پَلسَر تہٕ ہیٖرو ہانٛڈا یِم چھِ مےٚ پسندیٖدہ بایکہٕ تہٕ مےٚ چھِ وُنکٮ۪ن پننِس ٲں پَننہِ گَھرِ چھِ مےٚ وُنکٮ۪ن بایِک یۄس بہٕ پانہٕ چھُس چلاوان سُہ چھُ سپلیٚنڈَر تہٕ مےٚ چھُ پَنُن اَکھ خواب اَکھ مےٚ گژھہِ ہا آسٕنۍ کواسِکی ایٚچ ٹوٗ آر بایِک تہٕ مےٚ چھُ باسان یہِ بایِک چھِ ٹرٛپہِ خٲطرٕ واریاہ اصٕل تہٕ یہِ آسہِ اَکھ کَمفٲرٹیبٕل بایِک آسان لانٛگ جٔرنی خٲطرٕ